یۄس زَن کٲشٕر زَبان چھِ یہِ چھےٚ کَران بَڑٕ مختلِف چھے یہِ زبان باقیو یِم زَن اَسہِ جموں کَشمیٖرَس منٛز یِم زَن اَسہِ زَبان چھےٚ اَمہِ نِش چھُ یہِ واریاہ مُختلِف تِکیٛازِ یہِ چھےٚ اکھ زَبانٕے بَدل یِتھ کٔنۍ زَن أسۍ جموں کَشمیٖرٕچ کَتھ کَرو ڈوگری چھےٚ یِوان بولنہٕ جیٚمِس منٛز تہِ تَتھ چھُ ہَر پرٛٮ۪تھ کانٛہہ چیٖز چھُ تَتھ بدل اَنداز یِوان کَتھ کَرنہٕ تہِ یُس زَن کٔشیٖر چھےٚ کٔشیٖرِ منٛز چھُ یِوان اَلَگ پٲٹھۍ کَتھ کَرنہِ بٔلکہِ یہِ تہِ وَنہٕ بہٕ کہِ اَگر أسۍ کٔشیٖر منٛزٕے گَژھان چھِ اَکہِ رِیاس اَکہِ ڈِسٹِرٛک پٮ۪ٹھ بیٚیِس ڈِسٹِرٛکَس اَکہِ شَہرٕ پٮ۪ٹھ بیٚیِس شَہرَس تہِ أسۍ چھِ وٕچھان تہِ زِ اَتہِ چھُ آسان مُختلف اَتہِ چھُ مُختلِف یِوان وَنٛنہٕ یہِ مِثال اگر ییٚتہِ بہٕ کُنہِ لَفظَس ییٚمہِ طٔریٖقہٕ چھُس بہٕ وَنان تہِ تتہِ چھُ یِوان أتھۍ حرفَس تھوڑا ڈِفرَنٛٹ آیہِ وَنٛنہٕ تہِ یہِ چھِ اَتھ منٛز ڈِفرَنٕس